اَلسلام علیکم ورحمتہ اللہ وبر کاتہٗ اُمید چھ کہِ تُہۍ ٲسِو سٲری ٹھیٖک گھرٕ بار ٹھیٖک پانہٕ ٹھیٖک تہٕ یُس ہسا یہِ نیچرَل ڈِزاسٹر چھُ سٲنِس گامَس ہسا چھِ پٮ۪ٹھہٕ جنٛگُل تہٕ بۄنہٕ چھِ بستی یعنی کہِ پہاڑٕ دامنَس تَل چھِ بستی تِم تیٛوٗت نزدیٖک تہِ نہٕ چھِنہٕ منٛزٕ چھُ اَتھ روڈ تہِ تہٕ مگر بوٚنمہِ سایڈٕ چھِ بستی تہٕ اَکہِ دۄہ ہسا لوگُن ییٚتہِ خَطرناک روٗد مےٚ چھُ پوٗرٕ یاد بہٕ اوسُس تَمہِ ساتہٕ پَران کُنوُہ شٮ۪تھ اَرنَمتس منٛز ہسا اوسُس بہٕ تَمہِ ساتہٕ اوسُس بہٕ أتی مِڈل سکوٗل چھُ اسہِ اَتیٚن ہسا اوسُس بہٕ پَران تہٕ خَطرناک روٗد ہسا اوٚنُن اَتھ روٗدَس سۭتۍ ہسا اَمہِ پہاڑٕ پٮ۪ٹھ چھُ یوٗت آب وَسان کہِ أسۍ ہیٚکۍ نہٕ پَنُن کٔدٕل کرٛاس کٔرِتھ کیٚنٛہہ کہِ اسہِ دی ہان چھُٹی بٔلکہِ اسہِ پیٛو أتی أسۍ ہسا گٔے سِٹَک أتی کُنوُہ شٮ۪تھ اَرنَمتس منٛز ہسا آو یہِ ڈِزاسٹر اَمہِ ساتہٕ یوٗتاہ خطرناک روٗد یوٗتاہ خَطرناک روٗد أمۍ اوٚن لٔکٕر یِم جنٛگلٕکۍ کُلۍ وُلۍ تہِ ہسا ؤتھۍ روٗدَس سۭتۍ تہٕ بۄنہٕ گوٚو یورٕ سٲرسٕے آبٕے آب آبٕے آب تہٕ کیٚنٛہہ نَفر ٲسۍ کیٚنٛہہ چوپان ٲسۍ یِم ٲسۍ تیٖر ہیٚتھ اَتھ جنٛگلَس منٛز تہٕ أسۍ چھِ وُچھان أمۍ آبَن ہَسا أنۍ پانَس سۭتۍ تیٖر تہِ ٲٹھ دَہ تیٖر ہسا ؤتھۍ گوٚو اَمہِ سۭتۍ یِمَن تیٖر والیٚن تہِ بِچاریفن نۄقصان نَفر اَکھ زٕ تہِ گٔے اَتھ منٛز زخمی یِم پَلَن ٲسۍ آمِتۍ لگاونہٕ تہٕ یِم بِچار تہِ ہسا گٔے زخمی تہٕ اَمہِ سۭتۍ ہَسا ووت واریاہ نۄقصان پَتہٕ ووٚتھ یہِ بۄنہٕ آب یورٕ زٔمیٖنَس کُن اور ٲس اورٕ اوس اَتھ دانہِ تہٕ اَمہِ سۭتۍ ہسا گوٚو یہِ دانہِ وانہِ اورٕ ختم اَتھ بۄنہٕ زٔمیٖنَس منٛز آبکہِ سپیٖڈ سۭتۍ یُتھ ہسا ٲس اَمِچۍ لیول زٔمیٖنٕچۍ یہِ اوس اورٕ وسان زَن سمنٛدَر کیٛاز یوٗتاہ ووٚتھ اچانک آب گُرُٹ آب کیٛازِ ہیٚرِ ہسا گٔے تَمہِ ساتہٕ رُدٕ ترٛٹہٕ پیٚیہِ ہیٚرِ تَمہِ ساتہٕ ییٚمہِ وجہ سۭتۍ یوٗتاہ آب تیٛوت چھُنہٕ اسہِ یورٕ زندگی منٛز وُچھمُت زٕہٲنۍ تہِ حظ گوٚو اَتھ یہِ اَکھ پرٛابلِم بیٚیہِ ہسا گٔے بیٛاکھ پرٛابلِم زٕ ساس پٲنٛژَس منٛز ہسا آو ییٚتہِ یُتھ خَطرناک ہَوٲیی طوٗفان ہَسا آو کَم سے کَم ہَسا نِییکھ تٕرٛہَن گھرَن ہَسا نِییِکھ کَم سے کَم پَش پشی پیٚے یِمَن بِچاریٚن ؤسِتھ ییٚمہِ سۭتۍ ہَسا تِمَن واریاہ نۄقصان سپدیٛاو کیٛازِ یِمَن پے دُبارٕ پتہٕ بچاریٚن پَش بَناوٕنۍ یُس یِمَن یہِ گاسہٕ اوس اَتھ پَشَس پٮ۪ٹھ یہِ گاسہٕ واسہٕ ہسا آو چھٔکراونہٕ تَمامس ہسا گٔے یِمَن تبٲہی یِمن بِچارَن ہسا گوٚو بیٚیہِ ہسا گٔے بیٛاکھ اَکھ پرٛابلِما أتھۍ زٕ ساس ژورسٕے منٛز زٕ ساس پٲنٛژَس منٛز زٕ ساس پٲنٛژَس منٛز ہسا آو بنیٛل یُتھ خطرناک بنیٛل آو گامَس منٛز پیٚے اسہِ کَم سے کَم لگ بھگ پانٛژھ مکان پرٛٲنۍ پانٛژھ مکان ہَسا پیٚے کیٛازِ یِمو ہیٚکۍ نہٕ یہِ بُِنلچہِ ہیٚٹہٕ ہیٚچۍ نہٕ یِمو برداشت کٔرِتھ ییٚمہِ وجہ سۭتۍ ہسا حظ یِم پیٚے ؤسِتھ یِم مکانہٕ زبردست نۄقصان ووت یِمَن مکانَن حظ تہٕ اَمہِ پَتہٕ گٔے اَتھ بیٛاکھ پرٛابلِما اَکھ ییٚتھ گامَس منٛز ییٚتہِ ہسا آو اَکہِ دۄہ ہلکٲے ہوٗن مٔتِتھ زٕ ساس کاہَس منٛز زٕ ساس کاہَس منٛز ہسا آو ییٚتہِ ہلکٲے ہوٗن مٔتِتھ تہٕ ییٚمہِ وجہ سۭتۍ تٔمۍ تٔمۍ ہَسا خٲلی ییٚتہِ سٲرسٕے گامَس منٛز کھیٚے تٕرٛہ نفر تٕرٛہَن نَفرَن دیٛت تٔمۍ ژوٚپ یِمَن پَتہٕ اوس پیٚوان کھَسُن شہَر تِمَن دۄہَن ٲس نہٕ ییٚتہِ گژھان گامَس منٛز ویٚکسیٖن کِہیٖنۍ ریبٖز ویٚکسیٖن ٲس نہٕ گژھان اَمہِ موٗجوٗب پیٚیہِ پَتہٕ یِمَن بِچاریٚن اوس پیٚوان پَتہٕ شَہَر کھسُن یِم اِنجیٚکشَن کَرناونہٕ خٲطرٕ گوٚو یِمَن تِمَن دۄہَن ہیٚکۍ نہٕ یمو بِچاریٛو کٲم کٔرِتھ بیٚیہِ ٲسۍ یہنٛدۍ گَھرِکۍ سٲری خوف زد دَپان ٲسۍ یہِ پرٛابلِم ہَسا گٔے مےٚ چھُ پوٗرٕ یاد اسہِ اوس أکِس اَتیٚن ہمساے گھرا اَکھ تہٕ یِمو اوس ترٛٲمٕژ گاو گاسہٕ کھیٚنہِ أمِس گایہِ تہِ ہسا اوس أمۍ ہوٗنۍ ژوٚپ دیٛتمُت تہٕ وۄنۍ اوس یِمو تہِ دۄدھ کھیٚومُت یِمن پیٛوو پَتہٕ یِمَن اوس پیٚوان عیال کِس عیالَس سٲرسٕے شہر کھسُن ییٚتہِ پٮ۪ٹھ تہٕ پَتہٕ اورٕ اِنجیٚکش کٔرِتھ یُن کیٛازِ یِمو ہسا اوس أمس گایہِ ہُنٛد دۄدھ کھیٛومُت پَتہٕ ژھٕنۍ تِمو سۄ گاو کنتھٕے ہسا ژھٕنۍ تِمو سۄ گاو تہٕ مگر یہِ چھُ مےٚ یاد مطلب یہِ تہِ ہسا چھُ اَکہِ حِسابہٕ یہِ نیچرَل ڈِزاسٹَر ییٚمۍ ہسا اسہِ واریاہ ڈمیج کٔر ییٚتہِ تہٕ یتھٔے پٲٹھۍ ہسا آو اَکہِ دۄہ ییٚتہِ چھِ آسان یِم ہیٚرِ اَتھ جنٛگلَس یِم کھانہِ کَنہِ کَڑان تہٕ اَکہِ دۄہ ہَسا پٮ۪ٹھہٕ آے کھٲنۍ ؤسِتھ تہٕ اَتھ تَل گوٚو نَفر اَکھ بِچار یُس ہسا أتی جان بحق گوٚو أمِس ٲس بِچارَس نیٚبرِم زنان شُراہ وُرا تہِ اوسُس نہٕ کٕہٲنۍ یہوے اَکھ اوس بِچارٕ یہِ اوس پالان پَنُن پان تہٕ بیٚیہِ اوس أمِس خانٛدارنہِ پَکناوان تہٕ مگر ییٚلہِ ہَسا یِمَن یہِ پیٛو یِم تہِ ہَسا گٔے بِچار ختم یِمَن تہِ ہَسا روٗد نہٕ پَتہٕ کِہیٖنۍ نَہ حظ یہِ گوٚو اَکھ بیٛاکھ اَکھ ڈِزاسٹَر اَمہِ وَجہ اَمہِ پَتہٕ ہَسا گوٚو ییٚتہِ بیٛاکھ ڈِزاسٹَر اَکہِ دۄہ ہسا گٔے مَتے ییٚتہِ ڈہایریا بیٚمٲرۍ یہِ ڈہایریا بیٚمٲرۍ ہسا مَتے ییٚتہِ زٕ ساس نَوَس منٛز پوٗرٕ گام چھُ گژھان ڈہایریا ہا یُس اسہِ یہِ لوکَل ویٚٹانٔری ییٚتہِ چھِ یہِ ہسا گٔے فُل بھٔرِتھ وۄنۍ ہسا یِم اَتھ نزدیٖک بسان چھِ یہنٛدِ ٲسۍ یہنٛدِ ٲسۍ خلقَن حظ بٲتلہٕ لٲگِتھ اَمہِ موٗجوٗب چھُ مےٚ یہِ یاد اَتہِ ٲسۍ آسان یِمَن اَڑیٚن نفرَن بٲتلہٕ لٲگِتھ یعنی کہِ گُلکوز بٲتلہٕ لٲگِتھ اَتہِ ٲسۍ یِمَن گُلکوز لاگان ہے واریاہ زیادٕ مطلب اَسوُن گوٚو یہِ واقع تَمہِ دۄہ اَتہِ یہِ ہسا اوس خطرناک ایٚپِسوڈ گوٚو یہِ تہٕ یہِ تہِ چھُ مےٚ وارٕ حظ یاد تہٕ یہِ گوٚو اَتہِ بیٛاکھ اَکھ حظ اَمہِ مٔزیٖد حظ وَنہٕ بہٕ تۄہہِ بیٛاکھ اَکھ گوٚو ییٚتہِ واقعہ ہا یُس یہِ واقعہ گوٚو یہِ حظ گوٚو کیٛاہ اوس اَمہِ دۄہ ؤری زٕ ساس زٕ ساس زٕ ساس زٕ ساس زٕ ساس سدہَس منٛز زٕ ساس سدہَس منٛز ہسا آو ییٚتہِ یُتھ خطرناک ہوا یُتھ خطرناک ہوا یِمو باغہٕ والیٚن ٲسۍ یِم ژوٗنٛٹھۍ یِیٚتہِ ہا مطلب ٲں اَگستہٕ کِس ریٚتَس منٛز ہسا آو یُتھ خطرناک ہوا گامَس ہسا پیٚے یِم تمام ژوٗنٛٹھۍ ہسا یِم ٲسۍ ییٚتہِ یِمَن ژوٗ ٲں ژوٗنٛٹھۍ باغہٕ والیٚن یِمَن ہسا آے یِم ژوٗنٛٹھۍ بِچاریٚن ؤسِتھ یِمَن ہسا پیٚے یِم زَبردست ؤسِتھ یِمَن ہسا ٲسۍ یِمَن اوس تَلہٕ کٔنۍ ڈیر اوس تَلہٕ کٔنۍ ژوٗنٛٹھیٚن ہنٛد یِمَن بِچاریٚن گوٚو واریاہ زیادٕ نۄقصان تہٕ یہِ تہِ ہسا گٔے بیٛاکھ اَکھ پرٛابلِم ییٚتھ گامَس منٛز یۄس ہَسا قۄدرٔتی ٲس تہٕ بیٛاکھ اَکھ ٲں یُس یہِ قۄدرٔتی پرٛابلِم ییٚتہِ گٔے سۄ ہَسا ؤژھ ییٚتہِ آز برٛونٛہہ زٕ ؤری ؤژھ ییٚتہِ گٲوَن بیٚمٲرۍ سَکھ مَکھ ہَسا ؤژھ گٲوَن بیٚمٲرۍ لَمپی ڈِزیٖز ہَسا ؤژھ ییٚمہِ وجہ سۭتۍ گامَس منٛز کَم سے کَم پنٛژاہ گٲو ہَسا مَرِ پنٛژاہ گٲو مَرِ تہٕ یِم ہسا گٔے واریاہ زیادٕ پریشان پَتہٕ خلَق بِچار اگرچہِ یِم ٲسۍ دَوا وَوا دَوا پٲشی کَران مگر تَمہِ سۭتۍ پیٛو نہٕ کانٛہہ تہِ اَثر اَمہِ سۭتۍ یہنٛز یہِ ڈیٚمیج روٗز جٲری تہٕ گامَس منٛز ہسا مۄیہِ واریاہ زیادٕ گاوٕ گوٚو ہسا یہِ بیٛاکھ اَکھ ایٚپسوڈ اَمہِ برٛونٛہہ چھُ مےٚ بیٛاکھ اَکھ یاد کیٛازِ اسہِ ٲسۍ پانَس تہِ تَمہِ دۄہ تیٖر تہٕ زٕ ساس ژۄدہَس منٛز ہَسا گٔے کٲم گامَس منٛز ہسا موٗدۍ وَنٛدَس منٛز ہسا ٲسۍ کَشہِ تیٖر مَران سۄکھ مکھ ؤژھ تیٖرَن خبر کیٛاہ بیٚمٲرۍ وَنٛدَس منٛز چھُ اسہِ آلریٚڈی ییٚتہِ بنٛدٕے آسان کیٛازِ نیٚبرٕ چھُ شیٖن آسان جَنؤری یَس منٛز تہٕ گامَس منٛز ہسا کشہِ ہسا موٗدۍ تیٖر أکِس أکِس تیٖرٕ وٲلِس موٗدۍ کَم سے کَم دَہ دَہ تیٖر سُہ تہِ ہسا اوس اَکھ ہیٛوٗج لاس یَتھ گامَس ییٚمہِ سۭتۍ یہِ گام پَتھ گوٚو باقٕے وَالسَلام